سَلام وعلیکُم تُہۍ چھِو حظ لیکچَر صٲب یوٗنیورسٹی اِنچارٕج اَسہِ حظ چھِ کٕلاس روٗمَن منٛز واریاہ ڈِفکَلٹی یِوان پَرنَس تَتہِ حظ چھَنہٕ بیک بہنَس آسان موقعہٕ حظ چلو شُکریہ